مےٚ چھِ زِنٛدٕگی ہٕنٛدۍ پانٛژھ ڈَیٹ یاد گۄڈنیُک ڈَیٹ یہِ کہِ یِم اِمپاٹَنٛٹ ڈَیٹ میٛانہِ خٲطرٕ چھِ گۄڈنیُک ڈَیٹ کہِ پانٛژھ مے زٕ ساس زٕتووُہ ییٚمہِ دۄہ کہِ میٛانہِ خٲطرٕ رِشتہٕ آو خانٛدٕرٕ خٲطرٕ دویِم ڈَیٹ چھُ دہ جوٗن زٕ ساس زٕتووُہ ییٚلہِ زِ اَسہِ تِمَن آنٛکار دِیُت أسۍ کَرو تۄہہِ تُہٕنٛدی خانٛدَر ٲٹھ جُلاے زٕ ساس زٕتووُہ ییٚلہِ زِ مےٚ پیالَس ترووُکھ بیٚیہِ ٲسٕم اؠنٛگیجمیٚنٛٹ امہِ دۄہ ترٛۆوُہ اپریل ییٚلہِ زِ مےٚ ساتھ نام کوٚرُکھ خانٛدرُک ڈَیٹ کوٚر فِکٕس وۄنۍ بیٚیہِ چھُ ترٛےٚ جُلاے ییٚمہِ دۄہ مےٚ خانٛدَر چھُ وۄنۍ یِم پانٛژھ ڈَیٹ چھِ میانہِ زِنٛدگی ہٕنٛدۍ واریاہ اِمپاٹَنٛٹ ڈَیٚٹٕس